اسلام علیکُم وعلیکُم سَلام اسلام علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ آ عاقِب صٲب تُہۍ کٕم حظ چھُو

اَہَن حظ شُکُر تُہۍ چھُو گَرِ سٲری ٹھیٖک حظ اَصٕل پٲٹھۍ لونَس خٲطرٕ چھُو تۄہہِ ایٚپلے کَرُن لون چھُ تۄہہِ واریاہ قٕسمٕکۍ اَکھ چھُ کے سی سی مَدرا لون چھُ بیٚیہِ تہِ چھِ واریاہ قٕسمٕکۍ البتہ تُہٕنٛدِ خٲطرٕ روزِ اَصۭل کے سی سی لون حظ کے سی سی لون چھُ بیٚسٹ کیونکہِ تَتھ منٛز یِیو تۄہہِ فٲیدٕ یہِ کہِ تَتھ چھُ اِنٹرَسٹہٕ کَم حظ لَگان ٹھیٖک چھُ حظ تہٕ پَتہٕ روزوٕ تتھ سٍتۍ تۄہہِ کوٗتاہ حظ چھُو ضروٗرت لچھ زٕ لَچھ اَکھ سُہ روٗزوٕ تۅہہِ اَصٕل حظ تیٚلہِ کے سی سی تہٕ تَتھ چھُ تۄہہِ یِتہٕ بینِفِٹ سُہ چھُ تۄہہِ ژورَن پانٛژَن ؤرۍٮ۪ن پٮ۪ٹھ اِنٹرٛسٹ چھُ تَتھ کَمٕے حظ بیٚیہِ اگر تُہۍ مان ژٕ پَتہٕ سُہ کَنٹِنیوٗ ییٚژھِو تھاوُن سُہ ہیٚکِو تُہۍ تَمہِ پَتہٕ کَنٹِنیوٗ تھٲوتھ حظ بیٚیہِ اگر تُہۍ مِثال ہاف پیمٮ۪نٛٹ بٔرِو آ پَتہٕ یِتھُے تُہۍ مٔنٛزۍ کُنہِ ساتہٕ بیٚیہِ پیٚیَو ضروٗرت تَمہِ پَتہٕ ہیٚکِو تُہۍ بیٚیہِ تَتھ نَیہِ سرٕ حظ پۅنٛسہٕ رٔٹِتھ سٲری اَکی ساتہٕ ٹھیٖک چھِ حظ اَہَن حظ آ یہِ آسہِ ٹھیٖک حظ چھُ کے سی سی لون روزوٕ تۅہہِ اَصٕل حظ ٹھیٖک چھُ تُہۍ وٲتۍزیٚو بٮ۪نٛکَس پٮ۪ٹھ حظ تَتی کَرو أسۍ باقٕے اَمِچ کَتھ ٹھیٖک چھِ حظ اَدٕ حظ اَدٕ حظ وعلیکُم سلام